سٔمارٹ سٔمارٹ فونو کٔر سٲنۍ زندگی واریاہ بہتریٖن مَگر اَتھ سۭتۍ سۭتۍ ہٮ۪کو أسۍ ؤنِتھ کہِ پرٮ۪تھ کانہہ چیٖز یُس چھُ تَتھ چھُ آسان اَصٕل تہِ خرابی تہِ مَگر اَگر أسۍ وٕچھو یہِ چھُ اَسہِ پانَس تانۍ کہِ أسۍ کِتھ کٔنۍ کرہون کانہہ چیٖز اِستعمال وۄنۍ یُس سٔمارٹ فونَز چھِ یِمو بَنٲو سٲنۍ زندگی واریاہ زیادٕ آسان ییٚمہِ طریٖقہٕ زِ اَگر أسۍ کرو سٔمارٹ فون یوٗز سُہ چھُنہٕ کانہہ تہِ چیٖز یُس نہٕ وٕنکیس آن لاین چھُ اویلیبٔل أسۍ ہٮ۪کو وٕنکیس آن لاین پٔرِتھ أسۍ ہٮ۪کو آن لاین کانہہ تہِ کورٕس کٔرِتھ أسۍ ہٮ۪کو آن لاین کُکِنگ ہٮ۪چھِتھ رَنُن کَرُن کار ہٮ۪کو ہٮ۪چھِتھ بیوٗٹی میک اپ تہٕ کانہہ تہِ چیٖز ہٮ۪کو أسۍ آن لاین أسۍ وٕنکین گرِ بِہتھ پَنٕنِس کَمرَس منٛز ہٮ۪چھِتھ ساروی کھۄتہٕ بوٚڑ فٲیدٕ چھُ مےٚ سُے باسان کہِ أسۍ ہٮ۪کو أکِس کِلِکس پٮ۪ٹھ کانہہ تہِ چیٖز گوٗگلَس منٛز سٔرٕچ کٔرِتھ دُنیِچ کانہہ تہِ ضروٗرت کانہہ تہِ ویریٹی کانہہ تہِ چیٖز ہٮ۪کو أسۍ وٕنکیس گرِ بِہتھ أکِس کِلِکَس پٮ۪ٹھ وٕچھِتھ ساروی کھۄتہٕ بٔڑ فیسیلٹی آیہِ آن لاین بینکِنگ آن لاین بینکِگ گۄڈٕنیتھ اوس پیوان بینکَس منٛز گژھُن تَتہِ روزُن گنٹَس لینہِ منٛز پرٮ۪تھ گنٹا زایے مَگر وَن چھِ تِم آن لاین بینکِنگ ایپٔز تہِ یِتھ کَن ہٮ۪کو أکِس أکِس مِنٹس منٛز اَکہِ مِنٹہٕ کھۄتہٕ کَمس منٛز تہِ لَچھِ بوٚدُے ٹرانَس فر اورٕ یور کٔرِتھ یوت اَسہِ آسہِ نیُن ہٮ۪کٹِک روٚستُوے یا آن لاین شاپَنگ نَژٕنہٕ روٚستُوے بازرَن نَژٕنہٕ روٚستُوے اورٕ یور تہِ ہٮ۪کو گرِ ہٮ۪و ہَتہٕ بٔدی چیٖز وٕچھِتھ تِمو منٛز اکھ چیٖز سِلیکٹ کٔرِتھ گرِ بِہتھ شاپِنگ کٔرِتھ بیٚیہِ بازرٕ کھۄتہٕ کَم ریٹَس منٛز چھُ اَسہِ پیوان بیٚیہِ واریاہ زیادٕ اَصٕل ییٚلہِ أسۍ اوٚتھنٹِکیٹ سایڈٕ پٮ۪ٹھ وٕچھو واریاہ زیادٕ اَصل تہِ چھُ اَسہ پیوان سُہ چھُ اَسہِ پانَس تام أسۍ کَتین وٕچھو سُہ چھُ اِنسانَس پانَس تانۍ سوشَل میٖڈیا سوشَل میٖڑیا سۭتۍ چھِ أسۍ ہٮ۪کان أکِس اکھ سۭتۍ اِنٹٔریکٹ کٔرِتھ کالٔز چھِ ہٮ۪کان أسۍ کٔرِتھ یُس اربہٕ چھُ تِمن سۭتۍ ہٮ۪کو أسۍ کال کٔرِتھ ویٖڈیو کال ہٮ۪کو کٔرِتھ ویٖڈیو کانفرینسِنگ ہٮ۪کو کٔرِتھ پَنٕنہِ پَنٕنہِ گرِ بِہتھ میٖٹِنگٔس کٔرِتھ وٕچھو ساروی کھۄتہٕ بوٚڑ فٲیدٕ چھُ یِمن اَسہِ چھُنہٕ پیوان گرِ نیبر زیادٕ نیرُن کیٚنٛہہ سون ٹایم چھُ اَمہِ سۭتۍ ساروی کھۄتہٕ بوٚڑ چیٖز چھُ سون ٹایم چھُ اَمہِ سۭتۍ بَچان یَتھ خٲطرٕ زَن أسہِ برۄنٹھ کالی کیاہ اوس پیوان کَرُن اَگر اَرب آسہِ ارب آسہِ ہے پیوان فون کَرُن گۄڈٕنیتھ اوس پیوان ایس ٹی ڈی پٮ۪ٹھ فون کَرُن پَتہٕ ٲسۍ تَتہِ پیوان پۄنسہٕ بَرٕنۍ آز چھِ أتہِ کوٚر فون اتہِ ہاوِ سُہ ویٖڈیوس پٮ۪ٹھ بہٕ کَتین چھُس کیاہ چھُس کران أکِس کِلکَس پٮ۪ٹھ چھُ سُہ دوٗر تہٕ زیادٕ دوٗر چُھنہٕ اَسہِ پیوان گژھُن کیٚنٛہہ سوشَل میٖڈیا سۭتۍ اَسہِ چھِ دُنیِچ پرٮ۪تھ کُنہِ کوٗنٕچ خَبر روزن نِوٕز ؤنۍ چھُ آسان کُنہِ جایہِ کیٚنٛہہ گژھنٕے اَسہِ چھِ نِوٕزِ ہٕنز پَتہ لگن کَرنٹ ایفیٲرز چھےٚ اَسہِ پَتہ لگان پرٮ۪تھ کُنہِ چیٖزٕچ چھےٚ اَسہِ پَتہ لگن أسۍ ہٮ۪کو اکھ فوٹو گریف تُلِتھ کُنہِ پَتہٕ کٔرِتھ سٔرٕچ کہِ یہِ کیاہ چھُ اَگر نہٕ اَسہِ اَمیُک ناو تہِ آسہِ پَتہٕ کَتھ لینگویج منٛز کیاہ چھِس وَنان کَتھ زَبانہِ منٛز کُس چیٖز چھِس وَنان سُہ تہِ چھَس اَسہِ پَتہ لگان اِن شاٹ مطلب أسۍ ہٮ۪کو ؤنِتھ کہِ اِٹ اِز ڈراک آف آل ٹریڈٕز یَتھ اَنگریٖزی پٲٹھۍ چھِ وَنان کانہہ تہِ زبان ہٮ۪کو أسۍ ہٮ۪چھِتھ یا اَگر نہٕ اَسہِ کُنہِ زَبان منٛز آسہِ کانہہ کُنہِ چیٖزُک ناو تہِ پَتہ اَسہِ چھُ صرِف لٮ۪کھُن تہٕ یہِ وَنہِ اَسہِ اورٕ گوٗگٕل ٹرانٔسلیٹ کہِ کَتھ منٛز چھُ یہِ مطلب اَتھ منٛز چھُ اَسہِ سٔمارٹ فون منٛز حد سے زیادٕ آسٲنہِ پرٮ۪تھ کانہہ چیٖز ہٮ۪کو أسۍ ہٮ۪چھِتھ کٔرِتھ بوٗزِتھ ؤنِتھ پرٮ۪تھ کانہہ پرٮ۪تھ کیٚنٛہہ